سٲنِس مُلکَس مَنٛز روٗرَل ایریاہَن مَنٛز یِم تہِ لُکھ چھِ روزان تِم کَرہَن بِزنِس سٹاٹ مَگر تِمَن بِزنِس پَنُن بِزنِس ایٚسٹیبلِشمینٹ سٹاٹ کرنہٕ خٲطرٕ چھِ تِمَن ساروی کھۄتہٕ بٔڑ پرابلم یِوان اکھ کہِ تِمَن چھ آسان فاینانشَلی چھِ نہٕ تِم ساوُنٛڈ آسان کینٛہہ یہِ چھُ کۄڈنکُے فٔسٹ پرابلم چھِ تمن آسان یِہے اگرے وۄنۍ کانٛہہ فایننشلی کینٛہہ سہَ چھُ آسان سُہ تھوڑا ساوُنٛڈ تہِ امہِ پَتہٕ چھُ سُہ یَژھان بِزنِس کَرُن مگر بِزنِس سٹاٹ کَرنہٕ خٲطرٕ چھِ نہٕ گۄڈنٮ۪تھٕے تٔمس آسان فیٖلڈٕس کینٛہہ کہِ اگَرَے بہٕ بِزنِس کَرٕ یہِ کتھ فیٖلڈَس مَنٛزکَرٕ بہٕ کُس پروڈَکٹ کَرٕ بَناو یا تَتھ مُتلِق گَژھِ مےٚ آسٕنۍ جانکٲری گَژھِ أمس گۄڈنیٚتھٕے آسٕنۍ تہٕ تمہِ پَتہٕ اگرے پروڈِکٹ بَنایہِ تمہِ پَتہٕ چھُ أمس گۄڈنٮ۪تھٕے وٕچھُن کہِ کَمپِٹِشَن کیُتھ چھُ مارکٹَس مَنٛز مےٚ کمہِ قٕسمُک پروڈکٹ چھُ بَناوُن اتھ کِس ڈِمانٛڈ روزِ بیٚیہِ چھُ أمِس مارکیٹ پیٚوان گۄڈٕ سٔروے کَرُن و سٔروے کَرنہٕ خٲطرٕ چھِ گۄڈٕ تِم سورسِز أمس وٕچھِنۍ دٔچھِنۍ کھوور پَننِس عَلاقَس مَنٛز یا پَننہِ عَلاقہٕ نیٚبَر چھُ پیٚوان أمس گَژھُن مَگر چوںٛکہِ وٕنہِ چھِ یِم زَن روٗرَل ایریا چھِ اَتچہِ سَڑکہٕ چھَنہٕ پوٗرٕ پٲٹھۍ ڈیٚولَپ گٔمژٕ کینٛہہ یِمَن چھُ ٹرانسپوٹیشَن چھَنہٕ یَتھ نہَ ایویلیبٕل پوٗرٕ پٲٹھۍ کینٛہہ کینٛہہ گام چھِ وٕنۍ تہِ آ پوٗرٕ یِم زَن پوٗرٕ پٲٹھۍ بیکوٲڈ چھِ حالانٛکہِ یہِ چھُ ٹیلَنٹ یِمَن گامَن مَنٛز تہِ واریاہ تہٕ مگر تِمَن چھُنہٕ ایٚکسَس چھُ نہٕ تِمَن شَہرَس تانیٚتھ یا یِژھَن فیٚکٹریَن تانۍ آسان کِہیٖنۍ نہٕ ییٚتہِ زَن یِم ہیٚکہٕ ہَن وٕچھَتھ زِ أسۍ پروڈَکٹ کَرَو چوٗز أسۍ کُس پروڈَکٹ بَناوو پَتہٕ مارکیٹَس مَنٛز تمٕچ ڈمانٛڈ کِژھ روزِ تہٕ امہِ پَتہٕ چھُ اَگَرے وۄنۍ کانٛہہ بِزنِس کٲنٛسہِ سٹاٹ کوٚر امہِ پَتہٕ چھُ پیٚوان أمِس گۄڈنٮ۪تھٕے وٕچھُن کہِ ؤنکیٚنَس چھُ مارکٹَس مَنٛز فیک چیٖز چھِ آمٕتۍ واریاہ کٲنٛسہِ کَمپنی چھُ آسان اکھ پروڈکٹ وِنہٕ بَناونٕے بَناونٕے تہٕ بیٚیہِ کَمپنی چھُ آسان تمیُک نَقٕل بَنومُت یِم چیٖزَن یِمَن چیٖزَن پیٹھ نَظَر تھاونہٕ خٲطرٕ چھُ پیٚوان گۄڈٕ أمس مارکیٚٹَس مَنٛز پوٗرٕ پٲٹھۍ سٔروے کَرُن تہٕ یَتھ مَنٛز أمس گورمینٹ کہِ طَرفہٕ چھِ کینٛہہ سِکیٖم تہِ آمژٕ یَتھ مَنٛز یِمَن زانکٲری تہِ چھِ دِوان مگر روٗرَل ایریاہن مَنٛز چھِ وٕنہِ تہِ واریاہ کینٛہہ تِم جایہِ یِمَن مَنٛز پوٗرٕ کونٛسلِنٛگ چھِ یِمَن آ یِمن گامکٮ۪ن گَژھان کِہیٖنۍ کہِ یِم ہیٚکان چھِ نہٕ پَنُن سَرمایہِ اصل پروڈَکٹَس مَنٛز یا اصل جایہِ چھِ نہٕ یِم ہیٚکان اِستعمال کٔرِتھ کینٛہہ اِسلیے یِم مُشکِلات دوٗر کَرنہٕ خٲطرٕ چھُ گورمنٹَس تہِ پَزِ یِمَن روٗرَل ایریاہَن مَنٛز چھُ یمَن کینٛہہ سِکیٖمہٕ اِنٹڈیوٗس کَرنہِ یُتھ یِمَن سَمجاوَن کہِ کمہِ ساتہٕ کُس بِزنِس روزِ یا چھِ سیٖزنَل بِزنِس تہِ چھِ کینٛہہ کمہِ ساتہٕ کُس بِزنِس روزِ ٹھیٖک کَتھ مَنٛز ہیٚکِو تُہۍ اَصل پٲٹھۍ اِنویٚسٹ کٔرِتھ تہٕ کُس روزِ تُہٕنٛد تُہٕنٛدِ خٲطرٕ مُنافح بخش